أسۍ چھِ کٔشیٖرِ منٛز روزان تہٕ أسۍ چھِ پریفَر ییٚتہِ ہَمیشہٕ کَران کہِ ییٚتہِ گَژھِ کٔشیٖرِ ہُنٛدُے جاناوار آسُن چاہے سُہ چاہے سُہ شِیٖپ آسِیا چاہے سُہ گاو آسِیا یا چاہے سُہ کۄکُر آسِیا أسۍ چھِ کَران پَریفَر کِیٛازِ کہِ تِم چھِ ییٚتہِ کِس موٗسمَس سٟتۍ ہؠکان روٗزِتھ ییٚتہِ چھِ آسان اَکہِ ساتہٕ سَرٕد واریاہ زِیادٕ سَرٕد موسَم تمی وِزِ چھِ آسان بیٚیہِ گَرَم موسَم تہٕ یِم باقٕے نِؠبرِم بریٖڈ چھِ تِم چھِنہٕ ہٮ۪کہِ اَتھ ما تِم چھِنہٕ اتھ منٛز ہؠکان سٕروایِو کٔرِتھ کینٛہہ تہٕ ییٚلہِ تہِ أسۍ کانٛہہ نِؠبِرم بریٖڈ چھِ یور اَنان تِم چھِ بؠمار گَژھان تہٕ تِمَن چھِ تِمن چھِ ڈایریا ہؠکان گٔژھِتھ تِم چھِنہٕ ییٚتہِ کِس ماحولَس سٟتۍ رَلان کینٛہہ یا تِمَن چھِ ٲسَس ہؠکَان واریاہ زِیادٕ دود کٔرِتھ کُنہِ ساتہٕ تہٕ اؠڈوایِز چھِ میٚٲنۍ یِہٕے یُس مَطلَب أسۍ چھِ کَشمیٖرَس منٛز روزان أسۍ اَنو زِیادٕ کَشمیٖرچِی بِریٖڈ کِیٛازِ کہِ یُس کَشمیٖرٕچ بِریٖڈ چھ یہِ چھِ کَشمیٖرَس منٛز آرام سان اؠڈیپٹ ہؠکان کٔرِتھ ییٚتیُک موسَم وَغیرَہ سورُے